مےٚ ہَسا چھِ پنٛنہِ زندگی منٛز واریاہ فیس کٔرِتھ چَلینٛج گَرِکۍ ہَسا چھِنہٕ گِنٛدنہٕ دِوان گژھنہٕ کِہیٖنۍ تم ہَسا چھِ مطلب دپان پٔرِو گِنٛدنہِ ہَسا چھِنہٕ دِوان گژھنہٕ کِہیٖنۍ دپان ژٕ آس سِٹَڈی کٔرِو تُہۍ یوٗتاہ یوٗتاہ پونٛسہٕ لَگٲیِو تیوٗتاہ دِمو مطلب گِنٛدنَس ہَسا چھِنہٕ تم سَپوٹ کَران کِہیٖنۍ یہِ ہَسا چھِنہٕ مے یوت سۭتۍ کِہیٖنۍ یہِ ہَسا چھِ ہَر کٲنٛسہِ أکِس سۭتۍ